بہٕ چھُس صُبحٕکہِ ٹایمہٕ رَننگ کَران تِکیازِ میون مانُن چھُ صُبحٲے رَننگ کَرُن چھُ اِنسانَس خٲطرٕ بہتَر زیادٕ لُکھ چھِنہٕ آسان گاڑِ چھنہٕ آسان اِنسان چھ دٮ۪ماغ رِلیکٕس آسان اِنسانَس چھ سکون میلان بیٚیہِ صُبحٲے چھِ اِنسان آسان اَلَگ لَزَت آسان تِکیازِ صُبحٲے چھِ أسۍ فرٮیش اِیَر تہِ اِنہیل کَران یہِ زِ باڈی اَسہِ منٛز وارِیاہ زیادٕ آرام چھ واتان بیٚیہِ رننگ چھ واریاہ زیادٕ فٲیدٕ یہِ تِمو منٛز چھِ اَکھ یہِ تہِ اَسہِ چھُ ویٹ لاس گَژھان مَسَل چھ گین گَژھان بیٚیہ چھِ اِنسان فِٹ تہِ روزان بیٚیہِ تہِ چھِ واریاہ چیز بیٚیہِ سارنی کھۄتہٕ زیادٕ چھِ اِنسانَس مَگَر یِہے چیز امیُک فٲیدٕ کہِ أمس چھِ اَکھ انسانَس سکون یِوان زِ زِندگی منٛز سُہ چھِنہٕ تٔمس چھنہٕ بٮ۪مارِ وَتھان کیٚنٛہہ سُہ چھ فِٹ روزان تٔمس چھِ اِمیونٹی آسان واریاہ زیادٕ اَصٕل سِٹرانگ آسان بیٚیہِ ضروری چھنہٕ بیٚیہِ کُنے زوٚنٕے انسان دۄہلہِ صُبحٲے چھِ منٛز خٲطر اَتھ منٛز چھ فَن تہِ آسان وارِیاہ زیادٕ أسۍ ہیٚکو پنٕنۍ دوستَن سۭتۍ تہِ رَننگ گٔژھتھ یِمَن سۭتِۍ اَسہِ وارِیاہ زیادٕ مزٕ لَگہِ رَننگ کَرنَس منٛز تہٕ بورِنگ گَژھہِ نہٕ کیٚنٛہہ میانٮ۪ن نَظرَن منٛز چھِ رَننگ اَکھ وارِیاہ زیادٕ اِنٹرَسٹِنگ چیز یہِ چھنہٕ بورِنگ کیٚنٛہہ بیٚیہ لَکچارَس اوسُس نہٕ ویسے بہٕ اِنٹرَسٹہٕ تھاوان یِمَن چیزَن منٛز کیٚنٛہہ مَگَر پَتہ وارِیاہ زیادٕ ییٚلہِ مےٚ گوٚو یِمَن چیزَن کُن مے وُچھ لُکھ صُبحٲے رَننگ کَران مےٚ دوٚپ یِم چھ فِٹنٮ۪س خٲطرٕ کَران مےٚ دوٚپ بہٕ تہِ کَرٕ پَنُن پان فِٹ بہٕ تہِ چھُس یژھان اَکھ صِحت یاب اِنسان روزُن تہٕ امے کِنۍ بہٕ تہِ دَراوُس صُبحٲے رننگ خٲطرٕ مےٚ چھ یِمَے چیز ماٹِویٹ کَران مےٚ وُچھ پَننہِ کھۄتہٕ زیادٕ لُکھ یِم واریاہ زیادٕ فیٹ اوس کھولمُت ویٚٹھ أسۍ تِم مےٚ دوٚپ یِم چھِ رَننگ گَژھان بہٕ کیازِ گَژھہٕ نہٕ رَننگ بہٕ تہِ کَر پَنُن پان صِحت یاب أمی مےٚ چھِ یہُے چیز ماٹِویٹ کَران مےٚ چھِ پَننہِ کھۄتہٕ زیادٕ وُچھمٕتۍ ویٚٹھ مَطلَب یِمَن وارِیاہ زیادٕ ویٹ آسہِ تمہِ پَتہ تہِ چھِ تِم گَژھان رَننگ تِم چھِنہٕ آلَژھ ہاوان کیٚنٛہہ تہٕ مےٚ دوٚپ بہٕ تہِ گَژھہٕ رَننگ بہٕ تہِ چھُس یِژھان پَنُن پان فِٹ تھاوُن تہٕ یہِ چھِ میٲنۍ سِٹوری زِ بہٕ اوسس نہٕ لۄکچارَس کَران یِمَن چیزَن کُن کیٚنٛہہ بہٕ اوسُس تھوڑا فیٹی مے اوس تھوڑا فیٹ زیادٕ پہن ویٹ تہِ اوس مےٚ زیادٕ امے کِنۍ مےٚ دوٚپ بہٕ یِژھ پَنُن پان فِٹ کَرُن یَتھ منٛز مےٚ کہِ کَمفٲٹیبٕل روزٕ لایِفہِ منٛز بہٕ گَژھہٕ خۄش آسُن کہِ مےٚ چھ باڈی اَصٕل صِحت یاب تمے کِنۍ کٔر مےٚ رَننگ صُبحٲے